مےٚ یِم نزدیٖک پانٛژھ اِنسانَن ہُنٛد ناو چھُ وَنُن گۄڈنیُکُے وَنہٕ بہٕ غلام محمد مٔلِک یُس مےٚ ہَمساے چھُ ییٚتی بیٛاکھ ہٮ۪کہٕ بہٕ ییٚتی ؤنِتھ مقصوٗد احمد بٹ یُس بیٛاکھ چھُ بیٛاکھ تہِ چھُم ییٚتی ہمساے باقٕر احمد پَرہ یُس مےٚ بیٛاکھ ہمساے چھُ بیٛاکھ چھُم ییٚتی یُس مےٚ واریاہ نزدیٖک چھُ شبیٖر حسین بٹ یہِ تہِ چھُم بیٛاکھ نزدیٖک بیٛاکھ تہِ چھُم ییٚتی جاوید حسین ڈار یہِ تہِ چھُم بیٛاکھ ییٚتی ہمساے مےٚ واریاہ ہمساے چھِ نزدیٖک واریاہ ہَمساے چھِ بیٛاکھ ییٚتہِ چھِ بیٛاکھ ہَمساے غُلام حُسین پَرہ یہِ چھِ بیٛاکھ حُسین یہِ بیٛاکھ ہَمساے نزدیٖک